اسلامُ علیکُم ہے گُلزار احمد چھُو کِنہٕ اِرشاد صٲب چھُ اِرشاد صٲب چھُوا ہے بہٕ حظ چھُس شاکِر صٲب اَدٕ حظ چلو ٹھیٖکھ دوٚپمے شاکِر صاب حظ چھُس عالم گیری پیٚٹھ ہے اَہن حظ پیٹہِ آسہٕ ضروٗرت مگر کیٛاہ کرو یہُس چھُنہٕ خاص یتھ حِساباہ کیٚنٛہہ تہٕ وۄنۍ آسہٕ پیٹیٚس زٕ پانٛژھ ہَتھ گٔژھۍ اَہن حظ ہچہِ پیٹےاَتھ کیٛاہ حظ کرو گتس کیٛاہ حظ کرو یہِ حظ چھُ یہُس سورُے پیٚٹھٕے یِیٚتہِ نسا کانٛہہ چھُ پَتہٕ نِیٛونٕے ہچہِ پیٹہِ گتس کیٛاہ کرو پیٹیٚس زٕ پانٛژھ ہَتھ چھِ ضروٗرت مگر پیٖٹۍ گٔژھ آسٕنۍ فٔسٹ کلاس چھا اَز چھا باتھاہ چھا اَز وۄنۍ چھُ یِہُس ہے یہُس ہے چھُ بِہتھٕے یہِ سورُے تہٕ میٛونُے باسان ہے باسان مگر مےٚ دوٚپ مےٚ چھُ پنُن بوے بہٕ ہٮ۪مہٕ أمۍ سٕے وۅنۍ گٔژھۍ پیٹیٚس زٕ پانٛژھ ہَتھ گژھَن مےٚ مگر یہِ ہسا گژھِ آسٕنۍ پیٖٹۍ گژھِ آسٕنۍ دٔر مضبوٗط پییٚٹۍ تِکیٛازِ یہِ چھُ پَتہٕ بَرٕنۍ یہِ حظ سمپل أسۍ کرہاو تتھ پرٛاہ پتہٕ چھُے تُہۍ سوزان اورٕ سُہ چھُنہٕ کِہیٖنٛۍ آسان سُہ چھُ یہِ کچھ آسان بِلکُل بِل بِلکُل پیٖٹۍ گژھِ آسٕنۍ بڈٕ داڑٕ ٹھیٖک چھا پتہٕ چھُ سَستہٕ یا درٛۅگ سُہ چھُنہٕ زیادٕ مسلہٕ نہٕ سا مےٚ چھُ بروٗسہٕ تۄہہِ پیٚٹھ سُہ چھُنہٕ مےٚ سۅ چھَنہٕ کتھ کیٚنٛہہ مےٚ چھُ تۄہہِ پیٚٹھ بروسہٕ تُہۍ یُس کأم ؤنِوٗ زبأنۍ سۅے آسہِ برابر وۄنۍ چھُ اکھ چیٖزا عرض مےٚ ہَے تٔمیُک ہسا چھُ سہلٕے نسا أسۍ ہَے بارٕنۍ چھِ اَسہِ چھا بٲگروومُت کُس سنا تَس چھِ فِکِر وۅنۍ گوٚو اَکھ چیٖز چھُ عرض نا کیٚنٛہہ نسا چھُنہٕ پرواے أسۍ حظ ترٛاوو ژےٚ پیٚٹھ کُس سا ٹینشناہ چھُتھ ہیٚوتمُت تل اَدٕ کیٚنٛہہ چھُنہٕ پرواے تٔمیُک چھُ سہلٕے مگر اکھ چیٖز کَرکھ یِم پلین شان گژھِ نا آسٕنۍ بٹن دار گژھِ آسٕنۍ دوٗنہٕ أٹھ أٹھ گژھِ آسٕنۍ پیٖٹۍ تِکیٛازِ یِم چھِنہٕ پَتہٕ باپأرۍ نُکن نخرٕ کران ہے نہَ نہَ نہَ تَتھ گٔے مٮ۪ہربأنی بہٕ ترٛاوَے ژےٚ زٕ رۄپیہِ علاوٕ مگر پلین نہٕ کیٚنٛہہ اکھ گٔے یِتہٕ یہِ چھُ ہِشی کتھاہ تیٚلہِ چھُ گتے آنُن گتہٕ چھُنہٕ پتہٕ مانان کانٛہہ نیٛوٗنُے اَسہِ لأجاے یِم بٹن دار بٹنو بغأر تہِ لاجاے گتہٕ تہِ لاجاے ہُو یہِ اَتھ سۭتۍ آیہِ نہٕ برابٔری وۄنۍ وأژ یہِ گتہٕ پیٖٹۍ یِتہٕ وأژ وۅنۍ کیٚنٛہہ چھُنہٕ پرواے تٔمیُک چھُ سہلٕے شیٖتھ کیٛاہ ژےٚ دِمو شیٖتھ رۄپیہِ تہٕ داہ پوٗنٛسہٕ سۄ فِکِر چھَنہٕ کیٚنٛہہ بیٚیہِ ترٛاوو ایٚڈوانسٕے ٹھیٖک چھا بس یِمہٕ گژھن واتنہِ بیٚیِس ژٔنٛدٕروارِ اَدٕ حظ چلو شُکریہ شُکریہ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ پرواے کیٚنٛہہ نہٕ حظ چھُ پرواے اَدٕ اَدٕ حظ سلام علیکُم